وعلیکُم اَسلام ورحمتُ اللہ وبرکاتُہو اسلامُ علیکُم اَہَن حَظ آ ٹھیٖک حَظ تُہۍ چھِو حَظ ٹھیٖک اَسہِ حَظ اوس یہِ اَسہِ حَظ چھِ پگاہ فںٛکشن اکھ گرِ اَسہِ حَظ ٲس سبزی تتھ خٲظرٕ ضروٗرت سبزی وبزی سلادس خٲطرٕ ولادس خٲطرٕ وۅنۍ حظ اوس تۅہہِ اَسہِ حظ دیُت بیٚیہِ کٔمۍ تانۍ تہُنٛد کنٹیکٹ وۅنۍ حَظ کرے مےٚ تۅہے سۭتۍ کتھ تُہۍ حَظ ؤنِو تۅہہِ کیٛاہ کیٛاہ چھِ خاص سبزی وبزی اَہَن حظ آ اَہَن حظ آ اَسہِ حَظ ٲس تقریباً ضروٗرت اَل اور ونہو بہٕ تۅہہِ سارِنٕے ہُنٛد حِساب اَسہِ حظ تھٲرٹی کے جی پُلس ضروٗرت اَہَن حظ آ اَہَن حظ آ اَہَن حظ آ اَدٕرکھ تہِ حظ اَہَن حظ سُے چھُ اِمپاٹنٛٹ چیٖز سُہ تہِ حظ رٹو اَہَن حظ آ مشَروٗم تہِ حظ لگن تہِ یہِ حظ چھِ مےٚ کرٕنۍ تِمن فنٛکشن یٔمِس تِم حظ فنٛکشن چھِنہٕ حظ آسان رِسیپشنِس تٔمِس سۭتۍ کرِ کتھ تہٕ مگر یہِ تہِ پیٚیہِ ضروٗرت

اَسہِ درٛایہِ تقریٖباً مشروٗم حظ چھِ کَمٕے ٹوٗ ٹُو تھرٛی کے جِی بَس

أسۍ یِمو اور أسۍ کَرو وِزِٹ دۄیہِ ترٛےٚ دۄہہِ اَسہِ حظ چھُ پتہِ پانٛژھِ شیٚیہِ دۄہۍ فنٛکشن ہَے کٔرِو حظ ریٹ وۅنۍ ؤنِو حظ تُہۍ اَکھ ہتتھ ستھ رۄپییہِ حظ گژھان یِم سورُے لٲر کہِ اَہَن حظ آ بیٚیہِ ٹھیٖک حظ چھُ اَہَن حظ یِتہٕ حَظ گوٚو ٹھیٖک حظ چھُ ہَے کیٚنٛہہ نہَ حظ چھُ بہٕ حَظ وَنو

أسۍ حظ چھِ کیشِی حظ دِموکیٚنٛہہ نہٕ حظ چھُ نہٕ یہِ حظ چھُ گریُک اَصٕل فنٛکشن اَتھ حظ گژھِ الگ نیرٕنۍ باقٕے سُہ تہِ حظ گَژھِ کیشِی أسۍ یِمو دۄیہِ ترٛییہِ دۄہۍ اَہَن حظ آ ٹھیٖک حظ چھُ تیٚلہِ مگر یہِ حظ ؤنِو یہِ سبزی ہٕنٛز کوالِٹی حظ چھِ اَصٕل اَز حظ چھُ آسان سُہ آمُت اِنجیکٹ کَرنہٕ گارنٹیٖڈ حظ چھا سبزی سڈِ تہٕ سۅ واپس اَہَن حَظ آ تیٚلہِ حظ گوٚو ٹھیٖک